بہٕ ہَسا وَنو تۄہہِ پانٛژھ ڈیٹ نہٕ مےٚ یاد چھِ ٲٹھ جنؤری ہسا چھِ بناوان افریٖکن نیشنل کانگریس فاوُنٛڈیشن ڈے پرٛٮ۪تھ ؤریہِ پَتہٕ ہَسا چھِ دہ جَنؤری مناوان ورلڈٕ ہِندی ڈے پرٛٮ۪تھ ؤریہِ ہِندوستانَس منٛز پَتہٕ ہَسا چھِ کاہ جَنؤری پرٛٮ۪تھ ؤریہِ بناوان لال بہادُر شاسترٛی ڈٮ۪تھ اَنوَرسری پَتہٕ ہَسا چھِ پَنٛداہ جَنؤری بناوان آرمی ڈے پرٛٮ۪تھ ؤریہِ ہِندوستانَس منٛز پَتہٕ ہَسا چھِ ترٛووُہ جنؤری بناوان ہندوستان نیتاجی سُباش چندر بوس سٕنٛز زایہِ دۄہ پَتہٕ ہَسا چھِ پٕنٛژٕہ جَنؤری یِوان مَناونہٕ اِنڈیَن ٹوٗرِزٕم ڈے ہِنٛدُستانُک